اسلامُ علیکُم اہن حظ ٹھیٖک حظ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ اہن حظ بہٕ حظ چھَس آ اَیمَن بانڈی پورہ پٮ۪ٹھ کَتھ کَران اہن حظ مےٚ اوس نہٕ حظ تۄہہِ نِش کوٚرمُت یہِ فُڈ آرڈَر اہن حظ تۄہہِ نِش اوس نہ حظ منٛگنومُت کھٮ۪نہٕ خٲطرٕ یہِ اہن حظ تُہنٛدے ریسٹورنٹہٕ پٮ۪ٹھ اہن حظ بِلکُل کٕہٕنۍ کٕہٕنۍ مطلب کٕہٕنۍ شِکایت چھنہٕ مےٚ اوس بَس یُتُے یوت مولوٗم کَرُن مےٚ کَرمو تۄہہِ پونٛسہٕ سٮ۪نٛڈ میسیج تہِ آے مےٚ کہِ میٛانہِ اٮ۪کاوُنٛٹہٕ منٛز ژھیٚنۍ پونٛسہٕ تُہٕنٛدِس یَتھ یُس مےٚ منٛگنومُت اوس کھٮ۪نہٕ خٲطرٕ مگر مےٚ دوٚپ بہٕ کَرمو تۄہہِ کال تہٕ وَنمو تۄہہِ کہِ میٛٲنۍ یہِ چھا وٲتۍ مٕتۍ پۄنٛسہٕ وٲتِوا تۄہہِ مےٚ اہن حظ یُتھ مےٚ تہِ کَرِ تھوڑا تَسلی ہِش گژھِ مےٚ کہِ نہ مےٚ میٛٲنۍ پونٛسہٕ وٲتۍ اہن حظ تُہۍ ہیٚکِو حظ کٔرِتھ مولوٗم تُہۍ ہیٚکِو حظ اَتی نظر تِتھ کہِ تۄہہِ وٲتِوا میٛٲنۍ یِم پونٛسہٕ یِم مےٚ سوٗزِمو اہن حظ ساڑ پانٛژھ ہَتھ رۄپیہِ کَرے مےٚ سینٛڈ اہن حظ پانٛژھ ہَتھ ساڑ پانٛژھ ہَتھ کَروم سوزیومو مےٚ اہن حظ اہن اہن حظ یُس تۄہہِ یہِ سوزمُت اوس سُہ کھٮ۪ن سُہ چھِ ووت مےٚ کھیٚو تہِ مےٚ تَوٕے کرمو مےٚ پونٛسہٕ وٕ سینٛڈ اہن حظ بِلکُل ٹھیٖک ٹھیٖک أکیٛاہ کٔرِو کٔرِو تُہۍ چَک اہن حظ بِلکُل بِلکُل تُہُنٛد کھیوٚن تُہنٛدِس کھٮ۪ن وٮ۪تھٕے تُہۍ سوزان چھُو تَتھ چھَ وَنُن کینٛہہ اَہَن حظ تَوَے حظ بہٕ بہٕ چھَس سو تۄہہِ مطلب رِگیوٗلَر کَسٹَمَر مطلب بہٕ چھَس تۄہہِ نِش دۄہَے نِوان اہن حظ تَوٕے وَنیمَو مےٚ اگر تُہۍ مےٚ چَک دِیِو کٔرِتھ دِیِو مےٚ مولوٗمٕے کٔرِتھ یہِ تۄہہِ وٲتِوا ٹھیٖک تُہۍ وٕچھِو آرام سان اہن حظ آ بِلکُل امی آی ڈی پی امی نمبرٕ پٮ۪ٹھ اہن حظ اہن حظ أمی آی ڈی پٮ۪ٹھ کَرے مےٚ سٮ۪نٛڈ اہن حظ تُہٕنٛدِس اَتھ اٮ۪کاوُنٛٹ نمبرَس یُس تۄہہِ سوٗزمُت اوسوُ اہن حظ ٹھیٖک حظ چھِ وُچھو حظ اہن حظ آ بِلکُل بِلکُل ساڑٕ پانٛژھ ہَتھ آ برابر ساڑٕ نَو کَرے مےٚ سینٛڈ اہن حظ ووتمُت چھُ حظ چلو شُکُر خۄدایَس کُن کہِ ووتمُت چھُ پونٛسہٕ تہٕ میٛٲنۍ پونٛسہٕ تہِ کھٔتۍ بٔٹھۍ مےٚ دوٚپ مےٚ چھِنہٕ اِنسانَس روزان فِکِر کہِ اگر کھیٚو اِنسانَن تہٕ پونٛسہٕ تہِ گژھِ واتٕنۍ وقتَس پٮ۪ٹھ تہٕ مےٚ دوٚپ مےٚ ما گٔے اورٕ یورٕ ٹرٛانزیکشَن کُنہِ جاے اہَن حظ ٹھیٖک حٕظ چلو ٹھیٖک حظ اہن حظ اہن حظ أسۍ چھِ تُہٕنٛدۍ أسۍ چھِ ہمیشہِ کَران تُہنٛدی وٮ۪بسایٹہِ پٮ۪ٹھ آرڈَر اہن حظ بالکُل ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ چلو چلو شُکُر خۄدایَس کُن وٲتۍ مٕتۍ چھِ پونٛسہٕ صحیح سَلامَت چلو اَدٕ کیٛاہ بہیُوٗ خۄدایَس سوال چلو اَسلامُ علیکُم